اسلامُ علیکُم اَصٕل پٲٹھۍ غلام محمد ٹھیٖک چھُو حظ تۄہہِ حظ وَنے مےٚ کٲم اکھ تۄہہِ کیٛاہ کَریو پتہٕ تَتھ برابٔری آیا تَوَے کَریوم نہ فون تۄہہِ مےٚ وٕنۍکٮ۪س کوٗر حظ چھِ اَصٕل تٔمِس کیٛاہ وَنُن چھُ کورِ چھِ حظ وَنُن کیٚنٛہہ تُہۍ ؤنۍتو مٔحدیٖن کھوٚتوٕ تۄہہِ پسنٛد میون نیٚچوٗ

ڈِمانٛڈ کیٛاہ چھو ڈِما ڈِمانٛڈ حظ نہ سانہِ طرفہٕ چھُنہٕ ڈِمانٛڈ کِہیٖنۍ اورٕ ما چھےٚ ڈِمانٛڈ نہٕ حظ رۄپیَس رۄپیَس پنٛداہ لچھ رۄپیہِ حظ

اے کیٛاہ حظ اے نیٚچوٗ چھِ مےٚ کران یہِ مُلٲزِم چھُ مےٚ سُہ گورمٮ۪نٛٹ مُلٲزِم چھُ مےٚ سُہ سُہ چھُ نِوان پنٛژاہ ساس رۄپیہِ رٮ۪تَس وۄنۍ شوٗبہِ نا تٔمِس پنٛژاہ پنٛداہ لَچھ تہِ

تیٚلہِ کوٗتاہ چھُ تُہُنٛدِ حِساب کیٛاہ چھُ تیٚلہِ یوٗتاہ مےٚ ٹھیٖک باسیو مےٚ حظ ووٚنوٕ تۄہہِ تیُتُے پَنٛداہ لَچھ رۄپیہِ حظ ووٚنمو تۄہہِ برابر بیٚیہِ گٔژھِ آسٕنۍ واشِنٛگ مِشیٖن

سُپلٮ۪نٛڈَر بایِک اَکھ بیٚیہِ بٮ۪ڈ یِم چیٖز گٔژھۍ آسٕنۍ گۄڈَے

أسۍ ترٛاوو تپھ تہٕ تَمہِ کَرو نِشٲنۍ نِشٲنۍ یِمو أسۍ لگ بگ شیٹھ نفر یِن تور شیٹھ اَہن حظ اِنشاء اللہ اہن حظ خانٛدر کَرو پتہٕ أسۍ شےٚ رٮ۪تھ بٲدۍ اَہن حظ اے وٕنۍ کہِ حظ وٕنۍ کیٛاہ أتی چھِ حظ مےٚ ڈۄکراوُن ما چھُ مےٚ أتی وۄنۍ نیٚچوٗ تُہۍ کیٛاہ چھُو وَنان مےٚ تیٚلہِ

اَدٕ نیٚچوٗ چھُنہٕ حظ نیٚچوٗ چھِنہٕ مےٚ یہِ مُلٲزِم تہِ سُہ مہ چھِ یِہوٚے اوٗٹری ٹوٗٹری ما چھُ

تُہۍ کٔرِو حظ اَہن حظ سُہ حظ اَہن حظ تۄہہِ ووٚنوٗ نا تٔتھۍ پٮ۪ٹھٕے کوٚر اَسہِ اَسہِ کَتھ اوس کَرُن وۄنۍ اَسہِ وٕچھ پانہٕ تہِ تہٕ تھوڑا بہت تہٕ اَسہِ چھِ تُہٕنٛدی زبانہِ پٮ۪ٹھٕے مطلب چھِ اَسہِ یہِ کِہیٖنۍ

نِشانہِ پٮ۪ٹھ یِمو شیٹھ نفر أسۍ بیٚیہِ نتہٕ کرو کٲم نتہٕ کرو نِکاح نِشٲنی کَرو أسۍ نِکاح نِشٲنۍ نِکاح نِشٲنی کَرو تَمہِ پتہٕ کَرو پتہٕ خانٛدر تیٚلہِ تہٕ شیٹھ نفر یِموے تہٕ أکی ساتہٕ یِمو تیٚلہِ کھٮ۪مو اَصٕل پٲٹھۍ مگر بتس پٮ۪ٹھ چایہِ وایہِ پٮ۪ٹھ چھِنہٕ أسۍ یِوان أسۍ چھِ بتسٕے پٮ۪ٹھ یِوان

تُہۍ ؤنۍتو مےٚ تُہۍ کر یِیِو یور کر یِیِو تُہۍ وۄنۍ کر جلدی تُہۍ حظ چھُو ونٲنی یوت پتہٕ چھُو نہٕ تُہۍ یِوان کِہیٖنۍ تُہۍ کٔرِو حظ ییٚتہِ اَصٕل پٲٹھۍ حظ کرو ییٚتہِ کَتھ اَصٕل پٲٹھۍ تُہۍ وٕچھِو نِکَس سۭتۍ تہِ کٔرِو تُہۍ کَتھ

اَہن حظ فونَس پٮ۪ٹھ چھِنہٕ گَژھان ٹھیٖک کَتھ کَرٕنۍ کِہیٖنۍ تہِ اَہن حظ اَہن آ چلو اِنشاء اللہ ہہ اَدٕ سا چلو اَسَلام علیکُم